السلام علیکم ورحمۃ اللہ وبرکاتہ اَسہِ ہسا چھِ یِم گاوٕ ترے یِم اَسہِ رَچھنہِ چھِ نِوان یِمن اکھ نَفر چھُ لگان رَچھنہٕ خٲطرٕ تِم حظ چھِ أسۍ صٮبُحن نِوان تھاوان باغس منٛز گنٛڈِتھ تہٕ اکھ نَفر چھُ لگان اَسہِ تِمن تَتٮ۪ن رٲچھ تِکیازِ تِمن چھِ تَتٮ۪ن تتٮ۪ن چھُ ہوٗن زن آو ہونن دیُت ژوٚپ تہٕ تَمہِ موٗجوٗب چھُ پیوان رٲثھ یا تہِ گژھِ ہے سَڑک نزدیٖکٕے تہٕ اَگر یہِ گاو ژٔج سڑکہِ کُن گٔے گاڈِ چھےٚ آسان یِوان گژھان تہٕ گٲڈۍ ہیٚکہِ تِمن ٹاس تہِ دِتھ تہٕ تتہِ چھُ پیوان نفرَس بِہُن تٔتۍنی یا تریش چھِ لگان گاون تہٕ تریش چھِ پیوان اویلیبل تتنی اَسہِ تھاؤنۍ تَمہِ موٗجوٗب چھُ پیوان أکِس نفرَس اَسہِ دۄہَس تٔتنی بِہُن تٔمِس چھِ أسۍ کَنٹِنیون تٔمِس نفرَس توٗرۍ تہٕ سُہ چھُ گاون حظ حفاظَت تھاوان تہٕ پَتہ ییٚلہِ شام ٹایمَن چھِ انان سُہ گاون گرٕ تَتہِ ہسا چھِ کران أسۍ تِمن تِمن حظ چھِ أسۍ پتہٕ پَٹھٕ گاسہٕ انُن باغن منٛز لوٗنِتھ تراوان ہسا چھِ تِمن أسۍ شامَن پَڑٕ گاسہٕ پڑٕ گاسہٕ ییٚلہِ تراوان چھِکھ أسۍ تہٕ پتہٕ ہسا چھِ أسۍ تِمن حظ دِوان کوٚش بٲٹۍ بیٚیہِ ہسا دِوان چھِ أنۍمہٕ تہِ کوٚش بٲٹۍ تہِ چھِکھ دِوان حظ تہٕ پَتہٕ ہسا چھِ تِمن أسۍ تھاوان بیٚیہِ گانَس منٛز اَصٕل حِساب تِکیازِ تِمن گژھِ نہٕ مٔہۍ ستاؤنۍ یا کیٚنٛہہ یا اَگر دود چھِ تِمن کران تِمن چھِ اِنجیکشن آسن اَسہِ تیہٕندِ خٲطرٕ تھومُت دوا تہِ اویلیبل ییٚتۍنی سُہ دوا تہِ چھِ تِمن أسۍ دِون یا کُش وُش صبحن ییٚلہِ تُمۍ ییٚلہِ صُبحَن وَتھان چھِ نِندرِ پَتہٕ یِمَن چھِ آسان ٹَٹھ ہجہِ ونان یَتھ کوٚش چھِ ونان أسۍ ٹَٹھج چھِ وَنان أسۍ تٔتھۍ کوٚشَس کوٚش یِوان کوٚش رَلٲیِتھ تَتھ تراوان أنۍمہٕ بیٚیہِ تراوان فیٖڈ رَلایِتھ سۄ چھِ یِوان فیٖڈ اورَے تہٕ دِوان چھِ تِمن أسۍ ہُہ بیٚیہِ ہسا چھُ أسۍ پَتہٕ ییٚلہِ صُبحن چھٕ وَۄتھان سٲنۍ گرِ کۄس زَنانہٕ موہنیو آسہِ گرِ ییٚمِس یہِ ذمہٕ وٲری چھِ آسان زِ گانَس منٛز گُہہ کرُن گُہہ یا مینٛگن آسَن تِم چھِ پیوان صبُحٲے نیبر کَرُن بِلچو سۭتۍ تہٕ تَتھ چھِ پیوان کوٚش تراوُن پیٚٹھٕ کوٚش چھُ اَنان أسۍ بینٛڈ ساز پٮ۪ٹھ سُہ چھُ تراوان أسۍ صُبحٲے گانَس سٲرسے گُہہ نیبر کٔرِتھ تراوان پَتہٕ کوٚش بیٚیہِ حظ تراوان پٮ۪ٹھٕ گاسہٕ ہوٚکھ گاسہٕ تراوان أسۍ پٮ۪ٹھٕ تِکیازِ سُہ چھُ روزان گان صاف تہٕ سُہ چھُ أسۍ نِوان أسۍ کُنہِ سایڈس منٛز تراوان جمع کٔرِتھ پَتہٕ تراوان پَنٕنٮ۪ن کھہن تہٕ تَتھٕے کٲٹھۍ ہسا چھِ یِم پَنٕنۍ جانور أسۍ رَچھان